کیٛاہ تُہۍ ہیٚکوا میون یہِ آرڈَر اٮ۪ویلیبٕل کَرنٲیِتھ مگر یُس موسمی حالات چھِ یِم چھِ واریاہ زیادٕ خطرناک بیٚیہِ چھُنہٕ ٹایمِنٛگ تہِ سیوٚد آسان وٕنۍکٮ۪س چھِ لیٹ نایٹ گٔمٕژ واریاہ زیادٕ اور یہِ چھُ واریاہ زیادٕ دوٗر لوکیشَن پٮ۪ٹھ اور مےٚ ہیٚکہِ مےٚ چھُ اکھ ریسٹرانٛٹس پٮ۪ٹھ اکھ آرڈر دیُن یَتھ منٛز مےٚ کینٛہہ کھٮ۪نہٕ خٲطرٕ چھُ اَنُن مگر واریاہ زیادٕ چھِ موسمی حالات خراب ییٚتہِ چھِ واریاہ زیادٕ روٗد پٮ۪وان اور واریاہ رات چھِ گٔمٕژ اور یہِ چھُ واریاہ زیادٕ دوٗر لوکیشنہِ پٮ۪ٹھ واریاہ زیادٕ دوٗر جایہِ پٮ۪ٹھ اور کیٛاہ تُہۍ ہیٚکوا کُنہِ پٮ۪ٹھ یِتھ یہِ ٹرٛینہِ منٛز یِتھ